اَگر أسۍ وُچھو ہِنٛدوستانس منٛز اَگر اِکناومی گرٛوٚو گٔیہِ ڈیولپمیٚنٛٹ گٔیہِ پٔتۍ میٚو کیٚنٛہو ؤرۍیَو پیٚٹھ سۄ گٔیہِ یِتھٕ پٲٹھۍ کہِ یُس ہِنٛدوستانس منٛز گورمیٚنٛٹ چھُ تٔمۍ دیُت ایٚگرِکَلچرَس پیٚٹھ واریاہ زیادٕ دیٛان تٔمۍ دوٚپ اَگر أسۍ ایٚگرکَلچرَس پیٚٹھ دیٛان دِمو کہِ تہٕ یِم اَسہِ ایٚگرِکَلچر اَمہِ سۭتۍ بَڈِ اَسہِ اکناومی یۄس چھےٚ اَسہِ پَنٕنہِ مُلکٕچ سۄ بَڈِ اَسہِ تہٕ بیٚیہِ یۄس نیٹ بینکِنٛگ گژھان چھِ اَمہِ سۭتۍ تہِ چھِ ہیٚکن أسۍ ٹرٛانٛزِیکشن آسٲنی سان کٔرِتھ اَتھ منٛز چھےٚ نہٕ مےٚ پیٚوان کِراے لاگٕنۍ کیٚنٛہہ تِم پیٚن أسۍ چھِ ہیٚکن گرِ بِہِتھ کٔرِتھ تہٕ بیٚیہِ چھِ أسۍ گژھان چھِ فاینانشَل سیٚکٹرس منٛز کٔر أمۍ واریاہ زیادٕ ہیٚلٔپ تہٕ بیٚیہِ یِم اِنڈَسٹریٖز ترٛاوِ اَسہِ یِمو سۭتۍ میلیو لُکن روزگار تِمن دیُت یِمو تَتہِ واریاہ تنخاہ تِم گٔے بےٚ روزگٲری مِٹیے ییٚتہِ تہٕ بیٚیہِ یُس اَگر وُچھو أسۍ کہِ یُس ڈِفینسس منٛز آرمی منٛز کٔر یِمو سُہ أگنی پَتھ بَنو یِمو تَتھ منٛز نیی یِمو واریاہ تَمہِ سۭتۍ گٔیے ییٚتہِ بےٚ روزگٲری خَتٕم تہٕ واریاہ زیادٕ کٔر یِمو اَمہِ سۭتۍ تہٕ بیٚیہِ یِم ییٚتہِ واریاہ اَمیٖر ٲسۍ تِمو لٲگۍ یِمو ٹیکٔس یُس ٹیکسن سۭتۍ تِمو ہیوٚت یِمو ٹیکٔس تَمہِ سۭتۍ تہِ بَڑے اَسہِ اِنکَم واریاہ اَصٕل یَتھ منٛز تہٕ بیٚیہِ یُس بِلیک مٔنی کٔر یِمو واریاہ خَتٕم ہِندوستانَس منٛز تہٕ اَسہِ گٔے اَمہِ سۭتۍ اِکناومی واریاہ ڈیولَپ